بالکل حظ أسۍ چھِ یی یَژھان کہ گورنمیںٹ یۄس زَن چھِ سٲنۍ سِٹیٹٕچ یہِ گٔژھ زیادٕ سے زیادٕ یِم زَن فَنڈٕس چھِ تِم گژھن یِم کھیل کوٗدَن منٛزٕے لاگٕنۍ تَمہِ سۭتۍ چھُ سون یوٗتھ بَچان ڈرٛگسو نِش وۄنۍ اگر مےٚ تام یہِ اپرچیونِٹی مےٚ میلہِ یہِ مطلب یہِ کٲم مےٚ میلہِ بہٕ کَرٕ زیادٕ سے زیادٕ یِم بچے لاگَکھ بہٕ تِم لاگَکھ بہٕ أکِس پٔٹِکیوٗلَر گیمہِ أکِس مخصوٗص گیمہِ کُن یَتھ زَن وَنان چھِ ٹگ آف وار